أسۍ ٲسۍ پرٛٲنِس زَمانہٕ کِس بارَس منٛز واریاہ کیٚنٛہہ پَنہٕ نٮ۪ن بَڈٮ۪ن نِش بوزان تِم ٲسۍ اَکثَر اَسہِ نِش یِم یِمَن کَتھَن ہُنٛد ذِکر کَران زِ تِم کِتھٕ کٔنۍ ٲسۍ واریاہ مختلف کھیل پنہٕ نٮ۪ن لۄکچارَس منٛز گِنٛدان تِمو چھُ اَسہِ یِتہِ ووٚنمُت آ کہِ تَمہِ ساتہٕ اوس نہٕ زیادٕ اِنٹَرنیٚٹ فیس بُک سوشَل میٖڈیا وَغیرہ ہُک دوٗر کِہیٖنٛۍ آسان تِم ٲسۍ ہمیشہ پَنُن وقت گِنٛدنَسٕے منٛز وقَف کَران بیٚیہِ ٲسۍ مطلب یِمو منٛزٕ ٲسۍ تِمَن وَرزِش تہِ گَژھان بیٚیہِ ٲسِکھ پَنُن ٹایم پاس تہِ گَژھان بیٚیہِ اوسُکھ پَنُن دِل بہلایی تہِ گژھان تِم یِتھٕ کٔنۍ فار ایٚگزامپُل تِم ٲسۍ پَننہِ وقتَن یہِ مطلب ییٚمہِ ساتہٕ مطلب پَتہٕ ییٚمہِ ساتہٕ ٹایم لوٚگ چینٛج گَژھنہٕ آرام آرام سۭتۍ لَگہِ تِم گیمٕز تھوڑا پَتھ پَتھ گژھنہٕ تہٕ یِم اَز چہِ گیمٕز چھِ تِمو منٛز چھِنہٕ اَز مطلب یِم أسۍ چھِ اَز مطلب ماڈٲرن بَچہِ چھِ یِم جَنریشَنٕز چھےٚ تِم چھَ نہٕ تیٖژاہ گیمٕز کِہیٖنٛۍ گِنٛدان نَیہِ نَیہِ گیمٕز چھِ اَز یِتھٕ کٔنۍ فُٹ بال کِرکٹ گولف وغیرہ چھُ سُے چھُ اَسہِ منٛز زیادٕ مشہوٗر یِتھٕ کٔنۍ ٲسۍ أسۍ لۄکچارَس منٛز سَز گِنٛدان یَتھ منٛز أسۍ اَکھ کٔنۍ ٲسۍ رَٹان بیٚیہِ ٲسۍ لۅکٕٹۍ لۅکٕٹۍ شےٚ یا ٲٹھ ڈَبہٕ بَناوَن پَتہٕ ٲسۍ أکِس زَنٛگہِ پٮ۪ٹھ تتھ کَنہِ ٹھِل دِتھ دِتھ بیٚیہِ واتناوان تہٕ یِتھٕ کٔنۍ ٲسۍ أسۍ سُہ گیم گِنٛدان یَتھ منٛز أسۍ واریاہ بَچہِ یا کورِ سَمان ٲسۍ پَتہٕ ٲسۍ سُہ أسۍ شام تام روزان گِنٛدان سُہ اوس اَسہِ واریاہ زیادٕ پَسنٛد یِوان گِنٛدُن بیٚیہِ ٲسۍ أسۍ تَتھ منٛز واریاہ زیادٕ کَمپِٹِشَن تہِ کریٹ کَران بیٚیہِ اوس اَسہِ اَصٕل تہِ واریاہ لَگان بیٚیہِ ٲسۍ تٔمۍ تمہِ ساتہٕ أسۍ ٲسۍ واریاہ ایٚکسایٹِڈ آسان کہِ اَسہِ اوس سُہ فِکٕس ٹایم تھوٚومُت ییٚمہِ ساتہٕ أسۍ سٲری رٔلِتھ توٚت تتھ جایہِ واتان ٲسۍ بیٚیہِ ٲسۍ تَتٮ۪تھ سُہ گیم گِنٛدان اَمہِ علاوٕ ٲسۍ أسۍ اکھ گیم گِنٛدان یَتھ أسۍ مِٹھوٗ ٲسۍ وَنان مِٹھوٗ وَس منٛز ٲسۍ أسۍ لۅکچہِ لۅکچہِ کَنہِ پھٔلۍ أکِس بیٚیِس پٮ۪ٹھ تھاوان تہٕ اَکھ بوٚڈ تھوڑا سا ٹاوَر ہیٛوٗ بَناوان پَتہٕ اوس اَکھ شَخص گژھان سُہ اوس تَتھ أکہِ مِٹھوٗ سۭتۍ ٹھِل دِوان ییٚمہِ کہِ وجہ سۭتۍ تِم ساریٚے کَنہِ پَتھٕر آسہٕ پٮ۪وان پَتہٕ ٲسۍ أسۍ اکھ اکھ کٔرِتھ اوس آسان گژھُن سُہ اوس واپَس آسان ٹایم اوس آسان یتھ ٹایمَس اَنٛدَر سُہ واپَس تَتھٕے جایہِ اوس تھاوان مطلب تِتُے ٹاوَر اوس آسان بَناوُن یِتھٕ کٔنۍ سُہ گۄڈٕ اوس یُس ہیٚکہِ یہِ کِہیٖنٛۍ کٔرِتھ سُہ اوس ہاران سُہ گیم یِم ہٮ۪کان کٔرِتھ تِم ٲسۍ سُہ زینان وا وۄنۍ یِتھٕ کٔنۍ اَز چھِ أسۍ ماڈٲرن زَمانَس کُن مطلب شِفٹ گٲمٕتۍ اَزکَل چھِ أسۍ وُچھان واریاہ نَیہِ نَیہِ گیمٕز فار ایٚگزامپُل اَز کَل چھِ لوٗکھ فُٹ بال گیم گِنٛدان زیادٕ یُس یَتھ ایریاہَس منٛز أسۍ روزان چھِ تَتہِ چھِ یُس اِنڈیَن آرمی چھِ سُہ چھِ اَکثَر تَتہِ تِم ٹورنامٮ۪نٹٕس یِم پُلین کَران تہٕ لانٛچ کَران ییٚمہِ کہِ وجہ سۭتۍ واریاہ بَچہِ تَتھ کُن چھَ مُلَوِث گژھان تِم چھِ یَکجا میٖلِتھ ہمیشہ چھِ آسان زٕ بَجے یا ژور بَجے تَتہِ فُٹ بال میچ گَژھان یُس مطلب وُچھنہٕ باپتھ واریاہ زیادٕ تَماشٲیی چھَ یہِ مطلب گامٕکۍ تَتٮ۪تھ سَمان پَتہٕ چھِ تِم تَتٮ۪تھ بیٚہوان پَتہٕ سُہ فُٹ بال میچ واریاہ زیادٕ اِنجاے کَران تہٕ یُس بیٚیہِ وِنٔر چھِ آسان تٔمِس چھِ تِم واریاہ زیادٕ مطلب پۅنٛسہٕ دِوان یا ٹرٛافیٖز دِوان ییٚمہِ کہِ وجہ سۭتۍ تِمَن ہٕنٛز حوصلہٕ اَفزایی چھِ گژھان بیٚیہِ چھِ تِمَن واریاہ زیادٕ تہٕ تمہِ کہِ وجہ سۭتۍ حوصلہ افزایی میلان بیٚیہِ چھِ تِمَن خُوشی تہِ واریاہ میلان اَمہِ علاوٕ چھِ اَز سٲنِس یَتھ علاقَس منٛز کِرکَٹ تہِ واریاہ زیادٕ گِنٛدنہٕ یِوان کِرکَٹ فیٖوَر چھُ واریاہ زیادٕ سٲنِس سَب کونٹِنیٚٹَس منٛز تہٕ اَمہِ علاوٕ تَمہِ کہِ وجہ سۭتۍ چھِ سٲنِس ڈِسٹرکَس پٮ۪ٹھ سٲنِس علاقَس پٮ۪ٹھ تہِ تَمیُک واریاہ اَثر اَکثر چھِ لوٗکھ پانہٕ کِرکٹ گِنٛدان تہٕ بیٚیہِ چھِ کِرکٹ میچِز تہِ ٹی وِیَس پٮ۪ٹھ واریاہ زیادٕ انٛجاے کَران اَز کَل یِتھٕ کٔنۍ نٔے نٔے بیٹٕس میٚن چھِ آمٕتۍ نٔے نٔے ٹیٚکنیٖک ہٮ۪تھ یِتھٕ کٔنۍ بابر اعظم وِراٹھ کوہلی تِمَن ہٕنٛدۍ چھِ واریاہ زیادٕ سٲنِس یَتھ منٛز مطلب تِمَن شُرۍ فالو کَران تِمَن ہٕنٛدۍ پٲٹھۍ بالِنٛگ ہیٚچھان کَرُن یا بیٹِنٛگ ہیٚچھان کَرُن تِمَن ہٕنٛدۍ پٲٹھۍ بیٚیہِ چھِ تِم واریاہ زیادٕ تِمَن نِش اِنسپایَر تہِ گَژھان بیٚیہِ چھِ یِم ڈومیسٹِک یا پھِر مطلب نیشنَل لیولہِ پٮ۪ٹھ یِم ٹیٖمٕز چھِ آسان یا سکوٗل کالیج لیولہِ منٛز تِمَن منٛز چھِ تِم شامِل گژھان تہٕ کِرکَٹ تہِ واریاہ زیادٕ اِنجاے کَران اَمہِ علاوٕ ٲسۍ أسۍ لۄکچارٕ آ یِم یِمَن کٲشِرۍ پٲٹھۍ أسۍ سٲنِس علاقَس منٛز ترٕچ چھِ وَنان یِم أسۍ پانٛژَن لۅکچیٚن لۅکچیٚن کَنہِ پھلٮ۪ن یا بانٛٹہٕ پھلٮ۪ن سۭتۍ سۭتۍ گِنٛدان ٲسۍ آ تَمہِ ساتہٕ تہِ ٲسۍ أسۍ واریاہ لوٗکھ سَمان یا کوٗرِ سَمان یا لٔڑکہٕ سَمان یِم تِم أسۍ ٲسۍ تِمَن تَمیُک کَمپِٹِشَن کَران اَکہِ سایڈٕ واریاہ زیادٕ أسۍ مطلب أسۍ ٹیٖمٕز بَناوان پَتہٕ ٲسۍ سُہ واریاہ کَمپِٹِشَن ییٚمہِ سۭتۍ أسۍ واریاہ اَصٕل فیٖل ٲسۍ کَران اگر أسۍ ہارٕناوان ٲسۍ بیٚیہِ اوس اَسہِ مطلب واریاہ دوٗم دھام سۭتۍ سُہ گیم اِنٛجاے کَران اَم اَمہِ عَلاوٕ چھِ سٲنِس علاقَس منٛز یا سٲنِس ڈِسٹرکَس منٛز یا سٲنِس سٹیٹَس منٛز کُشتی تہِ اَکھ سُہ سپورٹ یُس ییٚتِکۍ لوٗکھ واریاہ زیادٕ اِنٛجاے چھِ کَران آ تَمہِ کِس بارَس منٛز زانُن یا مطلب کُشتی وُچھُن چھُ مطلب یہِ چھُ اَز مطلب اَزکَل چھُ نہٕ اَمیُک تیٛوٗتاہ زیادٕ فیٖوَر کِہیٖنٛۍ یِتھٕ کٔنۍ پرٛانہِ کالہٕ آسان اوس اَزکَل چھِ یہِ لوٗکو آ آرام آرام شوٗرمُت مٔشرٲوِتھ مگر یِم أسۍ سٲنۍ بٔڈۍ چھِ تِمَن نِش چھِ اَتھ بارَس منٛز أسۍ بوزان کہِ کُشتی کِتھٕ کٔنۍ ٲسۍ تِمَن کوٗتاہ زیادٕ اَصٕل اوس لَگان کُشتی گِنٛدُن یا کُشتی وُچھُن اَمہِ علاوٕ چھِ سٲنِس علاقَس منٛز سُوِمِنٛگ یُس چھِ آسان ژرٛانٛٹھ مارٹو کَمپِٹِشَن تہِ گَژھان یا تَتھ منٛز تہِ یِم شُرۍ چھِ تَتھ منٛز تہِ واریاہ زیادٕ پاٹِسِپیٹ کَران حالانٛکہِ سُہ چھُ نہٕ اَزکَل واریاہ سیٚف کِہیٖنٛۍ کیٛازِکہِ یِم سٲنۍ مطلب یِتھٕ کٔنۍ چھُ واریاہ زیادٕ تَتھ منٛز اَنفارچُنیٹ واقع تہِ گژھان یِتھٕ کٔنۍ شُرۍ چھِ دٔریاوَس منٛز گژھان مطلب یِم یِرٕ گَژھان سُہ چھُ اَزکَل مطلب تمیُک تہِ چھُ وۄنۍ تھوڑا آرام آرام سۭتٮ۪ن لوٚگمُت کَم گَژھنہٕ کیٛازکہِ یِم پیرَنٹٕس چھِ تِم چھِنہٕ پنہٕ نٮ۪ن بَچَن کِہیٖنٛۍ دِوان توٚرکُن گژھنہٕ دٔریاوَس کُن گَژھنہٕ فار سیٚفٹی پٔرپَزِز ییٚمہِ کہِ وجہ سۭتۍ سُہ چھُ اَز تھوڑا تھوڑا کٔرِتھ واریاہ کَم روٗدمُت یِم شُرۍ چھِ تِم چھِنہٕ تَتھ کُن یوٗتاہ یہِ کِہیٖنٛۍ کَران یا چھِ وا کیٚنٛہہ شُرۍ گژھان پنہٕ نِس مٲلِس ماجہِ ژوٗرِ ژوٗرِ دٔریاوَس کُن تہٕ تَتہِ گِنٛدُن پَسنٛد کَران یِتھَٕے کٔنۍ چھِ سٲنِس یَتھ منٛز واریاہ زیادٕ گیمٕز یِم أسۍ اِنٛجاے چھِ کَران بَٹ اَنفارچُنیٹلی اَزکَل چھِ سوشَل میٖڈیا اَکھ دور آمُت اَزکَل چھُ بَچہِ پَنُن ٹایم زیادٕ یوٗٹیٛوٗبَس پٮ۪ٹھ ویٖڈیوز وُچھنَس منٛز ضایہِ کَران یا شاٹٕس وُچھنَس منٛز ریٖلٕز وُچھنَس منٛز ٹُوِٹرَس پٮ۪ٹھ ضایہِ کَران یا فیس بُکَس پٮ۪ٹھ ضایہِ کَران یِم ییٚمہِ کہِ وجہ سۭتۍ تِم پنہٕ نٮ۪ن یِم ٹرٛیڈِشنَل گیمٕز چھِ تِمَن نِش چھِ واریاہ زیادٕ پَتھ گٲمٕتۍ اَسہِ پَزِ یہِ مطلب کیٚنٛہہ مےٚ چھِ باسان کہِ گورمٮ۪نٛٹَس پَزِ کیٚنٛہہ زیادٕ کھۄتہٕ زیادٕ سِٹیٚپٕس ہیٚنۍ ییٚمہِ کہِ وجہ سۭتۍ تِم شُرٮ۪ن تَتھ کُن مُلَوِث کَرَن یا تِمَن یہِ کَرَن مطلب ہیٚکَن تِمَن اِنَسپایر گٔژھِتھ کہِ لایِک کہِ تُہۍ ہیٚکِو مطلب اگر تُہۍ گیمٕز گِنٛدِو ییٚمہِ سۭتۍ تہِ ہیٚکِو تُہۍ واریاہ برٛونٛہہ آ مطلب پاٹِسِپیٹ کٔرِو گیمَن مَنٛز تِم تَمہِ سۭتۍ تہِ ہیٚکِو تُہۍ پَنُن ٹرٛیڈِشنَل گیمٕز برونٛہہ کُن واتنٲوِتھ بیٚیہِ اِنٛجاے تہِ کٔرِتھٛ بیٚیہِ ہیٚکِو تُہۍ پَنُن فیم وغیرہ تہِ کَمٲوِتھ مگر یُتھ چھُ نہٕ کِہیٖنٛۍ گَژھان اَنفارچُنیٹلی یُس واریاہ ییٚمہِ کھۄتہٕ سۭتۍ واریاہ زیادٕ اِمپیٚکٹ چھُ پٮ۪وان کہِ شُرۍ چھَ نہٕ زیادَے پَتہٕ گیمزَن کُن دِلچَسپی دِوان تِم چھِ پرٛیٚفَر کَران کہِ تِم روزَن گَرِی بیٚیہِ چَلاوَن سوشَل میٖڈیا یا ٹی وِیَس پیٚٹھٕے وُچھَن تِم گیمٕز یا موٗویٖز سیٖریز سیٖریَلٕز ایٚنڈ آل بی یا چھِ پَنہٕ نٮ۪ن یِم چھِ آسان آ فونَن پٮ۪ٹھ سانٛگٕس وغیرہ بوزنَس منٛز تِم ٹایِم ویسٹ کَران ییٚمہِ خٲ ییٚمہِ کہِ وجہ سۭتۍ تھوڑا سا چھِ ڈِپریٚشَن ایٚنٛڈ آل تہِ یِوان سانہِ سوسایٹی منٛز اَسہِ پَزِ تِمَن شُرٮ۪ن گیمَن کُن زیادٕ کھۄتہٕ زیادٕ تِمَن ہُنٛد تَوَجہ بَڑاوُن یِتھٕ ییٚمہِ سۭتۍ سٲنۍ یِم پرٛانہِ گیمٕز چھِ فار ایٚگزامپُل کُشتی آ ژرٛانٛٹھ وغیرہ آ یہِ ییٚمہِ سۭتۍ تِمَن ہُنٛد یُس دِلچَسپی چھِ یا اِنٹرَسٹ چھُ سُہ یی زیادٕ کھۄتہٕ زیادٕ اَتھ کُن واپَس بیٚیہِ چھِ مےٚ باسان کہِ بَس یِہے ہیٚکہِ بہٕ